آ بِلکُل یقیٖنن أزِچ کَتھ کَرو آز چھِا موسَم تیُتھ کہِ آز چھِ واریاہ زیادٕ ٹوٗرِسٹ یورٕ یِوان زیادٕ چھِ تِم پرٛؠفَر کَران کہِ أسۍ وٕچھو کٲشِر کٔشیٖر کِتھ چھےٚ یَتھ تِم وَنان چھِ کٔشیٖر ہَسا چھا جَنت یتھُے یور کانٛہہ ٹوٗرِسٹ چھُ یِوان بہٕ چھَس دَپان کہِ اگر بہٕ اَمہِ سۭتۍ وابستگی تھاوٕ مےٚ پَزِ اَمِس سۭتۍ اَصٕل رویا پیش کَرو ییٚمہِ ساتہٕ ییٚمہِ سۭتۍ سُہ تہِ چھُ مےٚ پَنٕنۍ کانٛہہ چیٖز وَنان ییٚمہِ سۭتۍ سُہ تہِ چھُ مےٚ ہاوان کہِ اَسہِ کیُتھ یہِ چھُ ماحول چھُ مےٚ ہَسا چھِ اَصٕل ایٚکٕسپیٖریَنٕس روٗزمٕژ یُتھُے ہَسا کانٛہہ ٹوٗرِسٹ یور یِوان چھُ بہٕ ہَسا چھَس تٔمِس سؠٹھاہ پیارٕ سان پیش یِوان یِتھۍ اَگر أسۍ أزِچ کَتھ کَرو نہروٗ پارَک چھےٚ یِوان اَصٕل ماننہٕ کیازکہِ تَتہِ ہَسا چھُ آب یِمن ٹوٗرِسٹَن چھِ یِمَن ناوَن منٛز گژھان سؠٹھاہ خۄش وَسُن تِم ہَسا چھِ ناوَن منٛز گژھان تَمہِ پَتہٕ چھِ تِم ڈَل سیر کَران ڈَل لیک حظ چھِ ییٚتؠن اَکھ لیک تَتؠن حظ چھِ تِم سیر کَران تَتؠن وَنو أسۍ کہِ اَسہِ چھِ تٔتھی گٔمٕژ زیادٕ زان پہچان ٹوٗرِسٹَن سۭتۍ